پانٛژھن اِنٹرنیشنل سِٹیٖزَن ہُند ناو دُبیۍ چھُ اکھ لَنڈن چھِ گٔے دوٚیِم پیرس گٔے تریِم بینکاک گوٚو ژوٗرِم تہٕ نیویارک سِٹی گوٚو پونٛژم